کووِڈٕ سۭتۍ گوٚو نہٕ میونٕے یوت علاقہٕ مُتٲثِر کیٚنہہ کووِڈٕ سۭتۍ گوٚو سورٕے دُنیا مُتٲثِر اَمہِ سۭتۍ گٔے واریاہ زیادٕ پرابلِم سٲنِس ٹوٗرِزٕمَس منٛزَن تہِ تِکیٛازِ گاڈَن ہُنٛد یہِ تہٕ گژھ گوٚو واریاہ زیادٕ کَم اَکھ أکۍ سُنٛد خوف روٗد کیٛاہ پتہ ییٚمِس اِنسانَس ما چھُ اِنفٮ۪کشَن تہٕ مےٚ تہِ ما گژھِ یِہوٚے یہِ اِنسان ما چھِ بٮ۪مار تہٕ بہٕ تہِ ما گژھٕ بٮ۪مار یِم کیٚنہہ چیٖز روٗدۍ اِنسانَن ہِندٮ۪ن دٮ۪ماغَن منٛز ییٚمہِ کہِ وَجہ سۭتۍ واریاہ کیٚنہہ نۄقصان پیوٚو تُلُن